یُس مےٚ نیٚگیٹِو ایٚکسپیٖریَنس روٗز پَننِس سیٚکنڈ پروڈَکٹَس سۭتۍ سُہ اوس اکھ کِچَن ویر ڈَسٹبِن تمہِ برونٛہہ اوس مےٚ بوٗزمُت کہِ سَمرُدی چھِ واریاہ اصل کمپنی تہٕ یِم چھِ بَناوان واریاہ اصل پروڈَکٹس پَتہٕ اوس اَسہِ گَرِ ڈَسٹبِن ضوٚرَتھ تہٕ کوٚر مےٚ دوٚپ أسۍ اَنو آزٕ سَمرُدی والیٚن ہُنٛد ڈَسٹبِن تہٕ یِتھُے مےٚ سَمرُدی والیٚن ہُنٛد ڈَسٹبِن اوٚن گَرٕ اوٚن تہٕ گۄڈنیٚتھٕے باسیو نہٕ مےٚ سُہ ہیٚنہِ یِزِ تہِ اصل کِہیٖنۍ کیازِ یۄس تمِچ باڈی تہِ ٲس سۄ ٲس نہٕ مےٚ باسان ژےٚ ییٖژ مَضبوٗط تتھ ٲس بیٚنڈ تہِ گَژھان بیٚیہِ اوس نہٕ تیوٗت مَطلَب یہِ چھُ ٹیٚرٕس والٮ۪ن ہُنٛد پروڈَکٹہٕ آسان تتھ اوس نہٕ سُہ کِہیٖنۍ ییٚلہِ مےٚ سُہ گَرٕ اوٚن تتھ مَنٛزٕ اَسہ ژھوٚٹھ وۄٹھ ترٛوو مَطلَب یُس تتھ سُہ سُہ اوس بیٚیہِ آٹومیٹِک مَطلَب تتھ اوس تَلہٕ کھوٚر دَباوان تتھ اوس کھَسان ڈَکَن تھوٚد اکھ زٕ دۄہ گٔیہِ تہٕ سُہ گوٚو تتھ خَراب مَطلَب تتھ ٲسۍ کھۄر تراوان سُہ اوس سُہ گوٚو تتھ آٹومیٹِکلی خَراب پَتہٕ اوس پیٚوان سُہ اتھ سۭتۍ تُلُن تھوٚد تراوُن اوس پیٚوان تتھ مَنٛز ژھوٚٹھ ووٚٹھ سُہ روٗز مےٚ واریاہ نیٚگیٹِو ایٚکسپیریَنس مےٚ باسیو نہٕ سُہ اصل پروڈَکٹہٕ کِہیٖنۍ بیٚیہِ فُٹ تہِ سُہ جلدی مَطلَب تتھ درٛاو یہے دہ پَنداہ دۄہ نَتہٕ اوس مےٚ سُہ اوٚنمُت اصل ریٹَس مَطلَب تٔتھۍ ریٹَس پیٚتھ چھِ أسۍ اَنان پیرِس والیٚن ہُنٛد کانٛہہ پروڈَکٹہٕ بالٹیٖن چھِ اَنان یا چھِ ڈَسٹبِن اَنان سُہ چھُ واریاہ اصل نیران اَلبَتہ یُس یہِ سَمرُدی پروڈَکٹہٕ مےٚ اوٚن سُہ درٛاو نہٕ واریاہ اصل کِہیٖنۍ تہٕ سُہ روٗز مےٚ تھوڑا نیٚگیٹِو ایٚکسپیٖریَنس یعنے سیٚکَنٛڈ پروڈَکٹَس سۭتۍ